بہٕ ہسا اوسُس أکِس کَمپنی سۭتۍ جاب کران پتہٕ ہسا دوٚپ اَسہِ دوستو دۄیو أسۍ ہسا کرو پنُن بِزنس کھڑا پتہٕ ہسا ییٚلہِ أسۍ پنُن بِزنس کوٚر کھڑا مےٚ ہسا ٲسۍ گٲڑۍ وٲڑۍ أنۍ مٕژ سۄ ٲس مےٚ پنٕنؠن پوٚنٛسن أنۍ مٕژ تہٕ پتہٕ ییٚلہِ أسۍ زٕ ترٛےٚ رؠتھ گٔے بِزنِس کران یُس مےٚ بیاکھ دوس اوس پاٹنر تہٕ تٔمِس ہسا لوٚگ جاب تٔمۍ ہسا دوٚپ دوٚپُن ہے بہٕ ہؠکہٕ نہٕ کٔرتھ بِزنِس ژٕ سۭتۍ کینٛہہ تہٕ مےٚ سا لوٚگ یِتھ پٲٹھۍ جاب پَتہٕ ہسا دوٚپ تٔمۍ دوٚپُن ہے بہٕ دِمے بدل نفر مگر تٔمِس ٲس نہٕ اؠکٕسپیٖرینس تیٖژ کینٛہہ مےٚ دوٚپ پَتہٕ تٔمِس بہٕ ہؠکہٕ نہٕ أمِس سۭتۍ کٔرِتھ کینٛہہ اگر ژےٚ چھوے کَرُن تہٕ ژٕ ہیٚکہِ کٔرِتھ تٔمِس حظ اوس جاب لوگمُت تہٕ تٔمۍ کوٚر نہٕ پَتہٕ یہِ کینٛہہ بِزنس مےٚ سۭتۍ پتہٕ ہسا اوس تتھ منٛز پونٛسہٕ کوٚرمُت اِنویسٹہٕ تہٕ پتہٕ تُج واریاہ سختی تہٕ سُہ پونٛسہٕ اوٚن پتہٕ آو پتہٕ بیٚیہِ واپس مگر گۄڈٕ تُہۍ سختی تہٕ اَدٕ آو پونٛسہٕ بیٚیہِ واپس